اسلام اسلام علیکُم اہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک شُکُر الحمداللہ آ بِلکُل آ بَناوان کٕنان اَکھ کانٛگٕر چھِ گژھان ساڑ شےٚ ہَتھ ساڑ شےٚ ہَتھ مۄخصَر حظ أسۍ حظ چھُ تۄہہِ مۄخصَرٕے وَنان تُہۍ چھُو حظ پانہٕ تہِ یِہوٚے کاروبار کَران تۄہہِ کٲتیٛاہ چھُو کٔنۍمٕژ اَمہِ برٛونٛہہ اَد تی گوٚو نَہ ساڑ شےٚ ہَتھ

مگر سانہِ کانٛگرِ مہٕ حظ چھِ تِم عام کانٛگرِ یِم حظ چھِ آسان اَصٕل بَنٲیِتھ یِم چھِ مطلب اَصٕل کانٛگرِ آسان واریاہ اَصٕل أسۍ چھِنہٕ حظ تۄہہِ تی وَنان سانہِ کانٛگرِ لوکَل کانٛگرِ کانٛگرٮ۪ن تہِ چھِنہٕ حظ قٕسَم تَوَے چھِ حظ بہٕ وَنان اَسہِ نِش چھِ آسان اَصٕل کانٛگرِ بہٕ تہِ چھِسو نہٕ حظ تی وَنان اَسہِ نِش چھِ آسان تی چھِ سو نہٕ حظ بہٕ وَنان وۄنۍ ؤنِو تُہی ییٚمِس اَصٕل کانٛگرِ آسہِ سُہ کَتہِ کیٛاہ ییٚلہِ وۄنۍ تُہۍ وَنان چھُو تہٕ تیٚلہِ گٔے شےٚ ہَتھ ژَتجی شےٚ ہَتھ حظ گوٚو واریاہ پنٛژاہ رۄپیہِ کِتھ کٔن ترٛاوٕ بہٕ اَتھ چھِ واریاہ محنت لَگان تۄہہِ چھُ پَتَہ میٚژ کَتہِ پٮ۪ٹھ چھِ پٮ۪وان آنٕنۍ پَتہٕ بَناوُن اہن حظ اَسہِ حظ چھِ پَتَہ مگر أسۍ چھِنہٕ حظ تُہۍ کَران تَمہِ موٗجوٗب دَہ رۄپیہِ کَم وۄنۍ کہِ حظ کَرٕ چلو ییٚلہِ تُہۍ وۄنۍ یوٗت چھُ وَنان تیٚلہِ گٔے شےٚ ہَتھ پانٛژھ تٕرٛہ شےٚ ہَتھ پانٛژھ تٕرٛہ وۄنۍ چھِسو بہٕ تۄہہِ پنٛداہ رۄپیہِ کَم کَران ٹھیٖک چھِ حظ اَچھا ٹھیٖک چھُ آد کیٛاہ ٹھیٖک چھِ آد کیٛاہ ٹھیٖک